اَلسَلامُ علیکُم ورحمتُہ اللہ آز وَنہو تۄہہِ بہٕ اِنڈیا ہچیٚن پانٛژن ریاستن ہُنٛد ناو یَتھ منٛز زَن گۄڈٕنِچ یِوان چھِ دہلی دوٚیِم چھِ یِوان پنٛجاب ترٛیٚیِم چھِ یِوان ہریانہ ژوٗرِم چھِ یِوان اُتر پرٛدیش پانٛژِم چھِ یِوان کیرلا